ٹی وی یوٗٹیوب اِنٹرنیٚٹ چھُ اَسہِ دِوان واریاہ زیادٕ مَدَد کُکِنٛگ مَنٛز تکیازِ اگر اسہ کانٛہہ تہِ چیٖز آسہِ بناوُن کُنہ تہِ سۭتۍ اسہ چھ دِوان اِنٹرنیٚٹ یا یوٗٹیوب یا کانٛہہ تہِ چیٖز چھ اَسہِ دِوان مَدَد تمہ پیٚٹھٕ اگر اسہ کُنہِ جایہِ سہ تہِ چھ اَسہِ دِوان یُہے چھُ واریاہ زیادٕ فٔہدٕ منٛد امہِ سۭتۍ چھِ أسۍ ہر کانٛہہ چیٖز ہیٚکان بَنٲیِتھ لذیٖز اصل مَزٕ آسہِ فار ایٚگزامپل اگر ییٚلہِ ریٚسٹورنٹن پیٚٹھ چھ آسان شاہی کباب بِریانی وَغیرہ چھِ ہیٚکان گَرِ تہِ سُہ بَنٲیِتھ یوٗٹیوب یوٗٹیوب چھ سانہ خٲطرٕ واریاہ زیادٕ اصل ییٚمہِ سۭتۍ زن أسۍ پَنُن آرٹ چھِ ہیٚکان ایٚکسپوٗز کٔرِتھ اَسہِ تہِ چھ تَگان کُکِنٛگ بیٚیہِ چھ یہِ واریاہ زیادٕ اصل اَکہِ دۄہ بَنوٚو مےٚ اکھ بِریانی ییٚمہِ سۭتۍ زن سُہ گَرکیٚن میانیٚن واریاہ زیادٕ پَسَنٛد لوٚگ سُہ ٲس واریاہ زیادٕ اصل سُہ آو واریاہ زیادٕ خۄش گُزار میانیٚن گَرکیٚن دوٚپُکھ اتھ کوتاہ مَزٕ اوس مگر مےٚ اوس سُہ بَنومُت باے یوٗٹوٗب بہٕ چھَس سارنے لُکَن کران زِ گُزٲرِش زِ تِم تہِ ہیٚکَن کٔرِتھ یوٗٹوٗب پیٚٹھ یوٗٹوٗب پیٚٹھ تہِ ہیٚکن تم بیاکھ تہِ کانٛہہ چیٖز استعمال کٔرِتھ ییٚمہِ سۭتۍ سُہ پَنُن کُکٕنٛگ آرٹ ہیٚکن ایٚکسپوز کٔرِتھ یا کانٛہہ تہِ چیٖز ہیٚکن بَنٲیِتھ ڈابن پیٚتھ ریٚسٹورنٹن پیٚٹھ چھُ نہٕ گَژھُن کینٛہہ أسۍ ہیٚکو گَرِ تہِ کانٛہہ تہِ چیٖز بَنٲیِتھ